یۄس یہِ لوکل گورمیٚنٹ چھِ کۄلگأمِس منٛز یِوان بیٚیہِ یۄس سٹرکچر چھِ یُہنٛد یِہنٛز کأم چھ یی تھوڑا مطلب یُس یہِ کۄلگوم چھُ یہِ کرہون أسۍ امپروٗ اِمپروٗ کرٕہون یہِ أسۍ مطلب ایز یُس ضعلن منٛز چھُ کانٛہہ کأم گژھان پنچایتن منٛز چھ میونسپل کونسلن منٛز چھ گژھان بلاک پنچایتن منٛز چھ گژھان یِمن منٛز یہِ کأم چھ گژھان یِم چھِ یژھان یہِ کرہون أسۍ اِمپروٗ یہِ پکناوون بروٗنٛٹھ واریاہ کامہِ دِمو بیٚیہِ چھُ یُس یِم ڈِوجنن منٛز چھ ایٚلٮ۪کٹِڈ آفشلز چھِ آسان یِم یہِ رِپریزنٹ چھ کران سٹیٹس چھ کران نیشنل گورمیٚنٹس چھ کران تِمن منٛز چھ غلام مجیٖد پڈر صأب چھُ محبوٗبہ مُفتی چھ سکیٖنہ اِتوٗ چھ ریاض احمد منگام چھُ اِشتیاق احمد چھُ واریاہ واریاہ چھ یِہُنٛد اوٚپیٖنین ونہٕ بہٕ یِتھ پأٹھۍ کہ یِم چھ کأم ونکیٚن پیٖکس پٮ۪ٹھ یِہُنٛد ناو چھُ پیٖکس پٮ۪ٹھ یِم چھ رٕژ رٕژ کأم کران ہر کانٛہہ کأم چھِ یِم کران یۄس تہِ یِمن مطلب گامن منٛز یُس تہِ کانٛہہ کٔمی چھ اَسہِ سۄ کأم چھ یِم کران فار ایٚکزامپٕل یِمن ونو أسۍ کانٛہہ کأم گرٛاونٛڈس مُتعلِق یا روڑن مُتعلِق یا بدل کُنہِ مُتعلِق یِم چھِ سۄ کأم کران سأنۍ ہر کانٛہہ کأم چھ یِم کران یُہنٛد اوٚپیٖنین چھُ سون اوٚپیٖنین چھُ یہِ یِمن مُتعلِق کہ یِم چھ واریاہ رٕژ کأم کران کہِ یِم گژھٮ۪ن اِنشا اللہ بروٗنٛٹھ کُن تہِ واریاہ اصٕل کأم کرٕنۍ باقٕے وسلام